اگر بہٕ دُنیاہَس منٛز چَکرَس کُن جایہِ گژھٕ سۄ آسہِ تُرکی تُرکی ہُنٛد ماحول تہٕ آب ہوا چھُ سٲنِس ماحولَس تہٕ آبہٕ ہَوہَس سۭتۍ رَلان بیٚیہِ چھُ تَتہِ خرچہِ کَم گژھان تَتہِ چھُ کھٮ۪نہٕ خۄردٕکۍ سامان کھٮ۪نہٕ خۄردٕکۍ چیٖز یِم کھٮ۪نَس چٮ۪نَس لَگان چھِ تِم چھِ تَتہِ سَستہٕ میلان